آ مےٚ میون فٮ۪فرِٹ سیٖزَن چھُ اوٚٹَم تَمہِ وِزِ چھُ آسان چِنار کُلٮ۪ن تہٕ ہَر کُنہِ کُلِس ٮ۪ٮ۪ٹھ پَنہٕ ؤتھٕر پٮ۪مٕتۍ تَمہِ وِزِ چھُ آسان اکھ خوٗبصوٗرت سَما تِم پَنہٕ وَتھٕر چھِ آسان جایہِ جاٮ۪ن پَتھ ر تِمَن پَنہٕ ؤتھرَن چھِ زلِتھ تہِ ہٮ۪کان پَتہٕ چھِ ہٮ۪کان تِم وُشنیر تہِ کٔرِتھ تِمَن پَنہٕ ؤتھرَن چھےٚ واریاہ خصوٗصِیت تِمَن پَنہٕ ؤتھرَن سۭتۍ چھِ أسۍ ہٮ۪کا ژِنہِ تہِ بَنٲوِتھ بیٚیہِ چھِ أسۍ تِمَن پَنہٕ ؤتھرَن سۭتۍ ہٮ۪کان کانہہ جاے تہِ لَکٔٹ لَکٔٹ جاے ۂندۍ سٔبیٖل تہِ کٔرِتھ بیٚیہِ چھِ أسۍ تِمَن چِنار باغَن منٛز تَمہِ وِزِ سُہ چھُ اکھ مُحبَتُک موسَم یُس اکھ لَو سِمبٕل تہِ چھُ کھ بَیان کران تَمہِ تِمَن چِنار کُلٮ۪ن منٛز چھِ أسۍ بٮ۪ہوان اَسان گِندان پِکنِک مَناوان أسۍ چھِ تِمَن کوٗلَن تہِ تَمہِ ِزِ تَتھ موسمَس تہِ اٮ۪نجاے کران سُہ چھُ اکھ واریاہ فِضا دار موسَم آسان یَتھ منٛز نہٕ زیادٕ روٗد ووٗد یِنُک خطرٕ تہِ چھُنہٕ آسان کیٚنہہ بیٚیہِ چھُ آسان تِمَن کُلٮ۪ن تَمہِ وِزِ زَن چھُ آسان تِم وۄزٕلۍ نار ہِو گٔمٕتۍ تِم چھِ آسان تیٖتیاہ خوٗبصورت تِمَن سۭتۍ بٮ۪ہنہٕ سۭتی چھُ خۄش کران بیٚیہِ چھُ کران خۄش فوٹوگرافی تہِ کرٕنۍ بیٚیہِ یِتھُے تِم پَنہٕ ؤتھر چھِ آسان ڈٮ۪ر کُنہِ جایہِ سمیومُت أسۍ چھِ ہٮ۪کان تِمَن پَنہٕ ؤتھرَن منٛز گِندِتھ گِندٕنٲوِتھ پَنٕنٮ۪ن شُرٮ۪ن وَغیرہ سَب بیٚیہِ ٲسۍ بیٚیہِ پَزِ اَسہِ پَنُن ماحول واحول تہِ صاف تھاوُن ییٚمہِ وَجہہ سۭتۍ اَسہِ چھُ سورُے صاف روزان تَمہِ وجہہ سۭتۍ روزَن سٲنۍ سیٖزَن تہِ اَصٕل پٲٹھۍ بَرقرار